بالکُل اگر بہٕ کتھ کرٕ پننہِ عادت پنٕنٮ۪ن عادتن ہٕنٛز بہٕ کیٛازِ چھُس سفر اورٕ یورٕ زیادٕ کران گۄڈٕنچی کتھ یُس مےٚ ڈگری چھِ کٔرمٕژ سۄ چھ مےٚ کٔرمٕژ ٹریوٕل ٹوٗرزم اینڈ ٹریوٕلس منٛز چھِ مےٚ کٔرمٕژ گرٛیجویشن تہٕ سُہ چھُ اکھ وجہہ کہِ بہٕ چھُس ٹوٹل آسان دۄہٲے آسان نژان اورٕ یورٕ وٕچھان نٔے جگہہ کران نٔے جگہہ اٮ۪کس پٕلور بیٚیہِ اگر بہٕ کتھ کرٕ بہٕ کوٚت کوٚت چھُس زیادٕ ٹریوٕل کران شُپیان ڈِسٹرٕکٕچ اگر بہٕ کتھ کرٕ شُپیان ڈِسٹرکس منٛز چھُس بہٕ گۄڈٕنچی کتھ گژھان ہٮ۪لی پیڈ یُس اسہِ بالکُل ییٚتٮ۪ن پنٕنس مطلب اتھس منٛزٕے چھُ شُپیان ڈِسٹرکس نزدیٖک ساروٕے کھۄتہٕ زیادٕ تمہِ پتہٕ چھِ پاد پون پارک یُس اسہِ ٹوٗرسٹ رسیٚپشن سینٹر چھُ سۄ تہِ چھِ اکھ بہتریٖن پارک یتھ منٛز قۄدرتٕکۍ نظارٕ أتھۍ چھِ یِوان تمہِ پتہٕ چھُ تمہِ ہیور مغل روڈس پٮ۪ٹھی دُبجن ییٚتہِ لُکھ سرٛان کرنہِ گژھان چھِ اگر بہٕ کتھ کرٕ تِم چھِ پننہِ مذہبی لحاظہٕ چھِ سۄ تِمن اکھ مقدس جاے یتھ تتا پانی چھِ ونان تہ تور چھِ تِم سرٛان کرنہِ گژھان تمہِ پتہٕ چھ بیٚاکھ اکھ واٹر فال أہربل یُس اسہِ لوکلی چھ ییٚتہِ یور لُکھ قۄدرتٕکۍ نظارٕ وٕچھنہِ گژھان یِم چھِ کینٛہہ یِمن ٹوٗرسٹ جگہہ یوٚت بہٕ تقریٖبن پرٛٮ۪تھ ہفتس منٛز اکہِ دۄہ گژھان چھُس